یُس کَشمیٖری لینٛگویج چھِ یہِ چھِ ڈِفَر کَران وارِیاہَن ریٖجنَل جایَن چھِ وَنان اَکھ اَکہِ حِساب چھِ کَران أڑۍ کَتھ بیٚکہِ حِساب چھِ کَران أڑۍ کَتھ فار اِنَسٹَیٚنٕس یِتھ پٲٹھۍ کِشتٔواڑٕکۍ چھِ کَران کَتھ تِم چھِ اَکھ کَتھ کَران کِشتواری یا پوگلی چھِ یا رامبٔنی چھِ